ساروے کھۄتہٕ چَلینٛجِنٛگ ٹاسک یُس زَن مےٚ یاد چھِ پٮ۪وان بہٕ اوسُس کینٛژَس ٹایمَس پںٛنِس أکِس دوستَس سۭتۍ شیٖشہِ لاگنہِ گژھان تٔمِس سۭتۍ اَکہِ دۄہ مِلیٛاو اَسہِ اَکھ بوٚڑ بار مکان ییٚتہِ زَن اَسہِ شیٖشہِ ٲسۍ لاگٕنۍ تٕمَن اوس فَرٛنٛٹ سایڈ یُس زَن فرٛیم یا تاکھ یَتھ أسۍ وَنان چھِ سُہ اوس نَو فٕٹہٕ ہایٹہِ منٛز تہٕ پانٛژھ فٕٹہٕ اوس کھَجرَس منٛز تَتھ فرٛیمَس اوس اَسہِ اَکھ شیٖشہِ لاگُن بوتھ سایڈَس ٲسۍ زٕ شیٖشہِ لاگٕنۍ بیٚیہِ اوس منٛزٕ باگ تَتھ جالَر فِکٕس کَرُن مثلہٕ اوس یُس زَن سُہ شیٖشہِ اوس سُہ اوس کھالُن تَتھ تاکھ کِس ہاٹَس پٮ۪ٹھ یُس زَن اَکھ چَلینٛجِنٛگ ٹاسک اوس اَسہِ خٲطرٕ تہٕ اَسہِ اوس سٮ۪ٹھاہ مُشکل باسان کیٛازِکہِ اگر تھوڑا سا زیٖر لَگہِ ہا شیٖشہِ ہیٚکہِ ہا پھٕٹِتھ یا ہیٚکہِ ہیٛاو أسۍ بۄن گٔژھِتھ تَمہِ شیٖشکہِ وَزنہٕ سۭتۍ سُہ ہٮ۪نٛڈٕل کَرنہٕ خٲطرٕ کیٛاہ کوٚر اَسہِ اَسہِ أنۍ اَکھ ہیر تہٕ کھول ہیرِ پٮ۪ٹھ وارٕ وارٕ شیٖشہٕ اَکہِ سایڈٕ تہٕ واتنو سُہ فرٛیمَس تام وارٕ وارٕ تہٕ کوٚر گۄڈٕ اَکہِ سایڈُک شیٖشہِ فِکٕس ییٚلہِ زَن اَسہِ اَکہِ سایڈُک شیٖشہِ فِکٕس کوٚر أکۍ نفرَن کٔر کٲم تیٚمۍ لوگ تَتھ أنٛدٕرۍ کِنۍ شیٖشہِ یہِ جالر پَتہٕ کوٚرُن بیٚیہِ کہِ سایڈُک شیٖشہِ تہِ یِتھَے کٔنۍ کھول سُہ تہِ اَسہِ وارٕ وارٕ ہیرِ پٮ۪ٹھ تہٕ کوٚر سُہ تہِ فِکٕس یِم زَن شیٖشہِ لاگُن اوس یہِ اوس اَکھ ساروٕے کھوتہٕ مُشکل ٹاسک اَسہِ خٲطرٕ تیٚمۍ بوٚر مکان منٛز یَتھ زَن أسۍ کھوژان ٲسۍ یُس زَن اَسہِ پَتہٕ صبر تہٕ بیٚیہِ دٮ۪ماغ سۭتۍ ہٮ۪نٛڈٕل کوٚر